سٲنِس ایریا ہَس منٛز ہسا چھِ ٹریڈِشنل گیمٕز زٕ ژور یَتھ منٛز گۄڈٕنِکِس نَمبرَس پٮ۪ٹھ یِوان چھِ کِرکَٹ دوٚیمِس نَمبرَس پٮ۪ٹھ یِوان چھِ والی بال تہٕ تریمہِ کِس نَمبرَس پٮ۪ٹھ چھُ یِوان بیڈمِنٹَن بہٕ سا چھُس زیادٕ پَہم کران پرٮ۪فر گِندٕنۍ سُہ سا گوٚو کِرکٹ بہٕ سا چھُس کِرکٹ دۄہس منٛز ترٛےٚ گٲنٹہٕ گِندان بہٕ سا چھُس صبُحٲے سَتھ بَجے پٮ۪ٹھ نو بَجے تام پریکٹِس کران کِرکَٹس اَمہِ سۭتۍ ہا مےٚ واریاہ فٲیدٕ چھُ واتان بہٕ سا چھُس کِرکَٹَس منٛز بیٹِنگ آرڈرَس پٮ۪ٹھ یِوان کِرکَٹ ہسا چھِ مےٚ فیورِٹ گیم ییٚمہِ سۭتۍ ہسا باڑی میٲنۍ چھِ روزان واریاہ بہتریٖن دۄہس مےٚ سا چھُ واریاہ شوق کِرکٹر بَننُک مےٚ سا چھِ کِرکٹَس منٛز واریاہ دِلچسپی